سون زَن یُس یہِ علاقہٕ چھُ یَتھ منٛز ہَسا چھِ واریاہ گاڑِ تَویرا چھُ سوموٗ چھِ یا وین چھِ جیٖپ چھِ پرؠتھ کٲنٛسہِ سَرکٲری بَس ہَسا چھِ مگر سٲنِس یُس یہِ گام چھُ ییٚتہِ نَسا دیُت سرکٲرۍ بَسَن پَکنہٕ کینٛہہ تِکیازِ ییٚتہِ چھِ واریاہ روڑ لۄکُٹ سٲنِس گامَس منٛز ہَسا چھِ سوموٗ پَکٕنۍ زیادٕ بیٚیہِ پَکَان یہِ تیورا سوموٗ نَسا چھِ وۄنۍ تَمہِ آیہِ پَکان کینٛہہ تِکیازِ وۄنۍ گوٚو سومو تہِ لٔگۍ کَنڈَم گژھنہِ وۄنۍ حظ چھِ یِمَن ساروی کھۄتہٕ جادٕ چھِ وٕنکؠس چھِ یِمَن تَویراہ یِمَن منٛز سَفَر چھِ ہؠکان کٔرِتھ بیٚیہِ حظ چھِ بہٕ واریاہ تَویراہَن منٛز باسان کَمفٲٹیبٕل اِنسانَس باغ